السلام علیکم تُہۍ تُہۍ جناب گٔیوا گٔیوٕ حظ تُہی ہے جناب ژٕ وَن تہٕ مےٚ اَکھ چیٖز تۄہے یہِ مکانا شوٗرمُت چھُو شوٗرمُت کیٛاہ چھُو تۄہہِ یارٕ تۄہہِ کیٛاہ کٲمہ کٔرمٕژ چھو یَتھ یہِ حظ یُس میون مکان شوٗروُ تۄہہِ شوٗروُ کیٛاہ تۄہہِ مَکان یَتھ یَتھ کیٛاہ کٲمہ کارا چھُ تۄہہِ کوٚرمُت ہے جناب بٕے حظ چھُس اہن حظ آ ہے بہٕ اوسُس پانہٕ جناب نٮ۪برٕے کٲم تھأو تُہٕنٛدِ گرِکٮ۪و وۄسنأوِتھ تُہۍ حظ تۄہہِ ٲس کٲم کرٕنۍ اَصٕل پٲٹھۍ اَتھ چھو ترٛٹھ ژھٕنمٕژ تۄہہِ کمَس کم سوٗنچزیو تُہۍ یارٕ سٮ۪کھ سیٖمَٹھ رلوومُت کیٛاہ چھُو تۄہہِ سیرِ چھِ یَلَے فِٹِنٛگ ٲس أکیٛاہ صُبحَن کرٕنۍ یَتھ سیرِ چھِ ترٛاوان ٹاس یِوان پٮ۪ٹھٕ ؤسۍتھٕےٕ ہے اوس سُہ اوس سونٕے کَمَس کَم اوس لفظ اوس تۄہہِ سۭتۍ کوٚرمُت یہِ تۄہہِ اوسوُ نا پانَے یُن تہٕ ہے کٲم ٲس باتھروٗمَن فِٹِنگ ٲس کرٕنۍ تَتہِ چھِ سیرِ یِتھَے کٔٹھۍ چھِ یِوان ؤسِتھ کمَس کم اوس نہ سونٛچُن یارٕ تۄہے ٲٹھ شَتھ رۄپیہِ ہیٚتِو کَتھ ہیٚتِو تۄہہِ تُہۍ ؤنۍتو مےٚ سمٕجھ ٲٹھ شَتھ رۄپیہِ ہیٚتِو تۄہہِ دۄہس نہ تِمَن مہ شوٗبٮ۪ن ٲٹھ شَتھ رۄپیہِ تۄہہِ چھُو اگر اگر لفظی مانَن تۄہہِ واتِوٕ جُرمان کمَس کم چھُنہ سونچُن یارٕ تہِ کیٛاہ کَران چھِ یارٕ کٲم ہَے کَرو پَگاہ تٔمِس تہِ ما چھُ یارٕ تَتھ کٲم بیٚیہِ ہَن کرٕنۍ تَتھ کیٛاہ ترٛٹھ ژھٕنہِ یِم کَرِنَس کیٛاہ سیرِ چھِ یِوان نیٖرِتھ کمَس کم سونٛچُن نہ حظ جَنرَلَس منٛز اگر وٕچھو أسۍ یہِ کٲم چھِ سۄ چھَنہٕ کٲمٕے کانٛہہ یَتھ ٲٹھ شَتھ رۄپیہِ کَتھ دِتِو اِنسان گوٚژھ نا دَپُن اگر کأم گٔژھ نا آسٕنۍ تہِ تِژھ پَشَس اگر وٕچھ مےٚ پَشَس سُہ تہِ چھِ تَتھ منٛز تہِ چھِ باسان تِم تہِ دِتۍمٕتۍ یِتھَے کٔٹھۍ نہ چھِ کانٛہَے کِلی سیوٚد نہ کینٛہہ کَمس کَم چھُنہ ہَجَر تَتھ چھُ پَشَس تہِ وۄنۍ اوس تَمیُک سہلٕے چلو ٹھیٖک اوس کمَس کم اوس منٛزٕ تھاوُن چھِ یہِ کمرٕ منٛز ہیوٚر بۄن چھِ تَتھ تہِ اگرَے پَلَستَر کَرِ کَر کَتھ سُہ پَلَستَر تی حظ بہٕ چھُس گرِ پانہٕ أکیٛاہ مےٚ وٕچھ وۄنۍ گرِکیو تِمو ووٚن مکانَس دِمو نظرا بہٕ یہِ کیٛاہ شوٗرمُت کیٛاہ وٕچھ مےٚ کٲم مےٚ دوٚپ پانا یِمَنہ ٲٹھ شَتھ رۄپیہِ نی یہِ گوٚو نا بیٚیِس نۄقصان کرُن یہِ گوٚو ظُلم بیٚیِس آ جناب آ بہٕ چھُس ییٚکیٛاہ مکانَس پٮ۪ٹھٕ بِہِتھ تُہۍ یِیِو جناب تُہۍ یِیِو تُہۍ دِیِو نظر تُہۍ وٕچھُو یہِ چھا کٲم یہِ چھا کٲم کِنہٕ بیٚیہِ کیٚنٛہہ تِمو ترٛٹھ ژھٕنمٕژ یَتھ کمَس کم چھُنا اِنسانَس اگر ٲٹھ شَتھ رۄپیہِ ہےٚ سُہ چُھنا سونٛچُن آ آ جناب آ تُہۍ یِیِو بہٕ چھُس پرٛاران ییٚتی نَتہٕ اگر نہٕ یَتھ پیٚیِوٕ جُرمانہٕ پونٛسہٕ وونٛسہٕ مَکلَن أتھۍ سۭتۍ آ جہِ یَتھ دِیِو نظر یَتھ وٕچھِو کَتٮ۪ن کیٛاہ خرأبی چھِ یہِ کٔرِو کٕلیَر چلو آ بہٕ چھُسو پرٛاران حظ آ چلو السلام